آ واریاہ اِنڈیا چھُ اکھ سُہ ڈایوٲرٕس کَنٹرٛی ییٚتہِ واریاہ رِلِجَن چھِ واریاہ مَذہَب چھِ واریاہ زٲژ چھِ خاص کر چھِ ییٚتہِ مین عیٖد چھِ ہولی چھِ دیوالی چھِ دَسیرا چھُ یِتھَے پٲٹھۍ واریاہ واریاہ چیٖز نَوریترٛی چھُ تہٕ ییٚتہِ چھُ یِم چھِ ییٚتہِ واریاہ زیادٕ اَلبتہ یُس سون علاقہٕ چھُ کَشمیٖر ییٚتہِ چھِ زیادٕ تَر عیٖد تہٕ بیٚیہِ چھِ یِوان سِکھ پیٖپلَن ہُنٛد گُروٗنانک سُہ بٔرڈے ؤرڈے تِم جَنم دِن تِم چھِ ہاوان ییٚتہِ زیادٕ تر مَناونہٕ بیٚیہِ چھِ بیساکی یِوان مَناونہٕ عیٖد چھِ ییٚتہِ یِوان ساروی کھۄتہٕ زیادٕ اَصٕل پٲٹھۍ مَناونہٕ ییٚتہِ چھِ مُسلمان زیادٕ تہٕ ییٚتہِ چھِ أسۍ واریاہ اَصٕل پٲٹھۍ مَناوان عیٖد تَمۍ دۄہ چھُ ییٚتہِ واریاہ زیادٕ چَہَل پہَل چھُ آسان سٲنِس علاقَس منز عیٖد چھِ ییٚتہِ اکھ سُہ ییٚتہِ چھُ واریاہ زیادٕ اِنسان فٲیدٕ مطلب واریاہ اٮ۪نجاے چھُ کران